میٲنِس سٔکوٗلَس منٛز چھِ یِوان پانٛژھ سَبجیکٹ پَرناونہٕ فِزِکٔس کیمِسٹری میتھ فِزِکَل اٮ۪جُکیشَن اِنگلِش تہٕ سٲری ٹیٖچر چھِ ٹھیٖک ماشاء اللہ محنت چھِ کران برابر تہٕ مطلب یوٗتاہ تِم ہٮ۪کان چھِ پَرنٲوِتھ تیوٗتاہ چھِ تِم کران کوٗشِش برابر پَرناونٕچ تہٕ بیٚیہِ چھِ تِم اٮ۪کٔسٹرا کیرِکوٗلر اٮ۪کٹِوٹیٖز تہِ کرناوان گِندناوان تہِ فِزِکَل اٮ۪جُکیشَن ٹیٖچر چھِ سُہ چھِ گِنداوان تہِ زیادٕ تَر مَگر لیک آف اِنفاسٔٹرَکچر چھُ سٲنٮ۪ن سٔکوٗلَن منٛز واریاہ زیادٕ تہٕ ییٚمہِ وجہہ سۭتۍ مطلب کیٚنہہ چیٖز چھِنہٕ ہٮ۪کان اِنسان کٔرِتھ کیٚنہہ نتہٕ باقٕے اوور اول یوٗتاہ تِم ہٮ۪کان چھِ پَرنٲوِتھ تیوٗتاہ چھِ ہٮ۪کان تِم پَرنٲوِتھ اَسہِ اَصٕل پٲٹھۍ فِٹ پٲٹھۍ کَلاس روٗم تہِ چھِ کَلاس روٗمَس منٛز چھِ تِم اَصٕل پٲٹھۍ اِنٹٔریکشَن کران بیٚیہِ چھِ واریاہ مَدد کران اَسہِ تُہۍ کیاہ کٔرو کِتھ پٲٹھۍ کٔرو پاس واس اٮ۪کزام تہٕ بَس یِہوے چھِ بِلڈِنگ وِلڈِنگ سُہ چھُ نہ ٹھیٖک زیادٕ کیٚنہہ سٲنِس سٔکوٗلَس منٛز تَمہِ سۭتۍ چھِ پروبلِم سُہ کران تتی لینگیٹ ہایر سیکینڈری سُہ اوس نہٕ تیوٗتاہ ٹھیٖک کیٚنہہ باقٕے گراوُنڈ واوُنڈ تِم گِندُن وِندُن تِم چھِ سارے کیٚنہہ ٹھیٖک بَس بیٚیہِ چھِ تھوڑا سا بَس باقٕے چھُ سورُے ٹھیٖک سُہ تہٕ بیٚیہِ چھِ کمپیوٗٹر لیب یِم چھِنہٕ زیادٕ وٕنہِ کیٚنہہ تہٕ بیٚیہِ چھُ لیبروٹری تہِ چھِ ٹھیٖک ٹھاکھ تِم چھِ تِم کران سورُے کیٚنہہ